اَسَلامُ علیکُم ٹھیٖک چھُ حظ اہَن حظ ٹھیٖک تُہۍ چھُ حظ ارحان جولرِز پٮ۪ٹھ تُہۍ چھُ حظ آز شاپ پٮ۪ٹھٕے مےٚ حظ اوس برٛدرَس خاندَر مےٚ اوس اَتہِ سۄن نیُٚن مےٚ بوٗز تُہۍ چھُ واریاہ اَصٕل آسَان اَتہِ سۄن بیٚیہِ اَصٕل ریٹ تہِ آسَان اَتھ اہَن حظ ٹھیٖک چھُ ریٹ کۭژاہ چھِ اہَن حظ اَسہِ حظ اوس ضروٗرت واجہِ زٕ بیٚیہِ ٲسۍ پونٛڈٕ مال اَکھ ضروٗرت بیٚیہِ اوس اَسہِ ہار ضروٗرت نا بیٚیہِ ٲسۍ کٔرۍ ضروٗرت بیٚیہِ ٲسۍ دوٗرۍ ضروٗرت أسۍ ترٛاوہو تۄہہِ پونٛسہٕ ایکاوُنٛٹَسٕے اہَن حظ ٹھیٖک ٹھیٖک چھُ حظ اَدٕ حظ اَدٕ حظ مےٚ بوٗزۍ واریاہ زیادٕ تعٲریٖف تُہُنٛدۍ مےٚ بوٗز تۄہہِ چھُ واریاہ اَصٕل سۄن آسَان تۄہہِ کٔژِ بَجہِ چھُ آسَان دُکان ییٚلہٕ ٹھیٖک چھُ حظ کوٗتاہ کھَسٮ۪س ریٹ میون مطلب چھِ سٲرسٕے اگر أسۍ کٔرۍ زٕ نِمو ہار نِمو پونٛڈٕ مال نِمو وٲج نِمو

اَدٕ حظ ٹھیٖک تُہۍ چھُ حظ دُکانَس پٮ۪ٹھ پانَے بیٚہوَان تُہۍ چھُ حظ پانَے بیٚہوَان دُکانَس پٮ۪ٹھ اَدٕ حظ ٹھیٖک چھُ کۄلگامی چھُ تۄہہِ دُکان کَتھ جایہِ یہِ دُکان اَدٕ حظ ٹھیٖک نا نا حظ وۄنۍ حظ اوس کِہیٖنۍ ضروٗرت بیٚیہِ ٲس یہِ سُہ جوٗمَر چھُنہ آسان سُہ کۭتِس گژھان

اَدٕ حظ کینٛہہ چھُنہٕ أسۍ وٕچھو پانَے اَدٕ حظ تُلِو بِہِو رۄبَس حوال